یُس اَسہِ یہِ خاص یُس أسۍ یہِ وَنان چھِ یُس سانٮ۪ن یِمَن علاقَن منٛز چھِ زیادٕ آسان تِم چھِ اَسہِ ہٮ۪کان بٔنیان بَنٲیِتھ یُس اَسہِ زیادٕ چھِ سانٮ۪ن علاقَن منٛز یِوان لَبنہٕ یا یُس اَسہِ یہِ یا پَتہٕ چھِ أسۍ سُوان کیٚنٛہہ تَتھ منٛز چھِ اَسہِ زیادٕ یِوان کلچرن منٛز چھِ یِوان سٲنِس یۄس یہِ زیادٕ اَصٕل چھِ آسان تَتھ منٛز چھِ اَسہِ یِوان پھٮ۪رَن پھٮ۪رَن چھِ أسۍ ہٮ۪کان وارِیاہ اَصٕل پٲٹھۍ بَنٲیِتھ زیادٕ سانٮ۪ن علاقَن منٛز چھِ أسۍ زیادٕ پھٮ۪رَن بَناوان یا فِراک یَزار چھِ أسۍ ہٮ۪کان وارِیاہ بَنٲیِتھ تَتھ منٛز یُس اَسہِ وارِیاہ اَصٕل بَنٲیِتھ یُس أسۍ اَصٕل پٲٹھۍ ہٮ۪کان چھِ بَنٲیِتھ زیادٕ پھٮ۪رَن چھُ آسان پھٮ۪رَن چھُ زیادٕ گامَن منٛز یِم علاقہٕ چھِ آسان گامَن منٛز چھُ زیادٕ لاگان یِم پھٮ۪رَن چھِ لاگان یا پٔٹۍ چھِ بَناوان تِم چھِ زیادٕ گامَن مَنٛز ہٮ۪کان بَنٲیِتھ اَصٕل پٲٹھۍ یا بٔنیانن چھِ یِوان پٮ۪ٹٲرٕن یِوان بَناونہٕ بنیان چھےٚ یِوان وارِیاہ قٕسمٕچ بَناونہٕ تِم تہِ چھےٚ وارِیاہ اَصٕل روزان پَتہٕ دَرِ چھےٚ روزان مضبوٗط چھےٚ روزان بیٚیہِ یہِ مےٚ چھُ کوٚرمُت مےٚ چھِ گژھان خۄش بہٕ چھَس زیادٕ بَناوان یِم سُہ سَہ خۄش چھُ مےٚ گَژھان بَناوُن تِم چھِ مےٚ گَژھان بٔنیان بَناونہِ بہٕ چھَس بَناوان وارِیاہ بٔنیانہٕ گَرَن مَنٛز یا بیٚیہِ چھَس بہٕ وارِیاہ پَلو تہِ سُوان پھٮ۪رَن چھَس بہٕ سُوان یا فِراک یَزار چھَس بہٕ سُوان یا چھَس بہٕ یُس رایِس کُکَر چھُ آسان یَتھ منٛز أسۍ بَتہٕ چھِ رَنان تَتھ خٲطرٕ چھَس بہٕ ہٮ۪کان کیٚنٛہہ تہِ سُوِتھ تاکہِ بَتہٕ روزِ توٚت تَتھ خٲطرٕ چھَس بہٕ سُوان دَجہِ دَجہِ چھَس بہٕ رَلاوان تَتھ چھَس بہٕ ٹیب تراوان تاکہِ تَتھ روزِ سُہ کَوَر تَتھ چھَس بہٕ بَناوان تَتھ خٲطرٕ چھَس بہٕ بَناوان اَصٕل کَور یُس تَتھ وٕچھُن چھُ پَتہٕ تھاوان یا چھِ أسۍ ہٮ۪کان اگر أسۍ ؤنِتھ نہٕ ؤنِتھ تہِ ہٮ۪کو أسۍ تَتھ بَنٲیِتھ یا کانٛگرٮ۪ن خٲطرٕ چھِ اَسہِ اَصٕل یُس أسۍ بَناوان چھِ ییٚتہِ زیادٕ یِمَن منٛز گامَن منٛز کانٛگرٮ۪ن چھِ أسۍ ہٮ۪کان یِمَن یہِ بَنٲیِتھ أنٛدۍ أنٛدۍ تِم پوش چھِ ہٮ۪کان بَنٲیِتھ ییٚمہِ سۭتۍ یُس یہِ چھُ آسان یِیر چھِ آسان تَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان یا ییر سۭتۍ چھِ أسۍ ہٮ۪کان بدل کانٛہہ چیٖز چھِ أسۍ ہٮ۪کان بَنٲیِتھ تَمہِ سۭتۍ یُس تہِ اَسہِ خۄش اَکہِ یا ناو آسہِ اَسہِ لیٚکھُن آسہِ اَسہِ کٲنٛسہِ تِہُنٛد لیکھُن تٔمِس ییرٕ سۭتۍ چھِ أسۍ ہٮ۪کان سُہ لیکھِتھ بہٕ چھَس زیادٕ لیٚکھان ییرَس منٛز اَگَر ناو آسہِ لیٚکھُن بہٕ چھَس ہٮ۪کان سُہ تہِ لیکھِتھ تَتھ منٛز مےٚ چھُ گژھان وارِیاہ خۄش یا اگر بہٕ پَلو چھَس سُوان تِم تہِ چھَس بہٕ پھٮ۪رَن آسہِ مےٚ سُوُن تَتھ تہِ چھَس بہٕ وارِیاہ مُختلِف قٕسمٕکۍ پوش چھَس بہٕ بَناوان یا تِمہٕ تَماش چھِ آسان تِم چھَس بہٕ ہٮ۪کان وارِیاہ اَصٕل پٲٹھۍ بَنٲیِتھ تہٕ بیٚیہِ چھِ مےٚ وارِیاہ خۄش گَژھان یِم چیٖز بَناوٕنۍ اَمہِ سۭتۍ چھُ باقٕیَن تہِ خۄش گَژھان باقٕے تہِ چھِ یِوان پَتہٕ دَپان چھُ اِتھ کٔنۍ چھُ بَناوُن یا اِتھ کٔنۍ بَناوو تہٕ بیٚیہِ چھِ تِمَن اَصٕل خرچہِ تہِ چھُنہٕ تِمَن زیادٕ لَگان کِہیٖنۍ تِمَن چھُ وارِیاہ اَصٕل فٲیدٕ یِوان تِتھ کٔنٮ۪تھ تہٕ بیٚیہِ چھِ مےٚ واریاہ خۄش گَژھان گَرِکۍ چیٖز بَناوٕنۍ پانَے بَناوٕنۍ چیٖز پانَے بَناوٕنۍ پَلو یِم چھِ مےٚ وارِیاہ خۄش گَژھان